مےٚ ہَسا چھِ رَچمَژ مُختلِف قٕسَن ہٕنٛز قٕسمَن ہٕنٛز گاڈٕ پنٛنِس عَلاقَس منٛز یِمو منٛز ہَسا ساروی کھۄتہٕ زیادٕ ترٛوٹ گاڈٕ چھِ ؤے زیادٕ ڈِمانٛڈَس منٛز یہِ زیادٕ ریٹ چھِ یَتھ زیادٕ لوٗکھ چھِ پَسنٛد کَران ساروی کھۄتہٕ ریٹ تہٕ چھِ ترٛوٹ گاڈی زیادٕ بیٚیہِ ییٚتہِ کٔنۍ چھِ ییٚتہِ وَلرِس منٛز بِلوٲے چھُ آسان یا ہٲنٛزی گاڈٕ چھِ آسان تہٕ مگر بیٚیہِ کٲشرِ گاڈٕ چھِ آسان مگر ییٖتۍہو منٛز چھِ ترٛوٹ گاڈٕ ییٚتہِ سُہ یَتھ لُکھ زیادٕ پَسنٛد چھِ کَران بیٚیہِ یَتھ زیادٕ چھِ پَسنٛد کَران رَٹنَس تہٕ بیٚیہِ کھٮ۪نَس تہٕ